کاڈنیٹَر چھُ آسان یُس ایٚگزامنیَر چھُ آسان ایٚگزامَس مَنٛز چھُ اَسہِ کاڈنیٹَر آسان یُس مطلب کاڈنیٹ چھُ کَران سُہ چھُ ایٚگزام کوسچنٕز کَران کہِ اَسہِ ایٚکاڈِنٛگلی مطلب کہِ یِم کوسچَن مطلب تُہۍ کِتھٕ کٔنۍ چھُو کوٗتاہ چھُ تۄہہِ پوٚرمُت سُہ چھُ آسان یُس ایٚگزام چھُ کَران کاڈِنیٹ ہیٚلڈ چھُ کَران ایٚگزام تٔمِس چھِ وَنان کاڈِنیٹ